أزکِس دُنیاہَس منٛز تہٕ کَرنٛٹ وَقتَس منٛز موٗجوٗد حالاتَن نظر تھٲیِتھ اگر أسۍ وٕچھو موبایل فونو چھِ واریاہ زیادٕ اِستعمال یِوان کَرنہٕ کانٛہہ تہِ ایٚڈوَٹیٖزمٮ۪نٛٹ چھِ گَژھان زیادٕ کامیاب اگر سُہ موبایِل فون تھرٛوٗ ہٮ۪کو أسۍ پھٔہلٲیِتھ یِتھ پٲٹھۍ زَن سوشَل میٖڈیاہُک اِستعمال چھِ ہٮ۪کان أسۍ کٔرِتھ جیسے کہِ فیس بُک اِنَسٹاگرٛام یوٗٹیوٗب وغیرہ اگر اَسہِ لُکَن تام آسہِ واتُن جلدی اَسہِ چھُ کُنہِ یِہوے یُتھُے ہیوٗ کانٛہہ میٖڈیم یوٗز کَرُن ماس میٖڈیا پَنٕنۍ کَتھ اگر بہٕ کَرٕ مےٚ اوس ریٖسٮ۪نٛٹلی اَکھ ایڈ دیُن مےٚ دیُت اِنَسٹاگرٛامَس پٮ۪ٹھ تہٕ سُہ ووت واریاہَن لُکَن تام تِکیٛازِ اِنَسٹاگرٛام چھِ واریاہ زیادٕ اَزکَل چَلاوان اِتھَے پٲٹھۍ چھِ بیٚیہِ تہِ کینٛہہ سورُس جیسے ٹیلی وِجَن نِوٕز پیپَر ریڈیو یِم پرٛانہِ پَتھ کالہِ پٮ۪ٹھَے چھِ یِوان اِستعمال کَرنہٕ مگر چوٗنٛکہِ موبایِل فون چھِ اَز ہَر أکِس آسان اَتھَس کیتھ موبایِل فون چھِ واریاہ سہل گژھان یوٗز کَرُن تہٕ موبایِل فون ذٔریعہٕ میسیج واتناوٕنۍ پَنٕنۍ چھِ واریاہ سہل تہٕ آسان بَنیٛومُت آز کَل